السلامُ علیکُم تُہۍ چھُو حظ نویدُ الحَسن یہِ کوٚت حظ گوٚو فون ٹھیٖک یہِ ؤنِو حظ تُہۍ چھُوا یہِ فرٛوٗ یہِ فرٛوٗٹ ہٮ۪وان مٔلۍ ژوٗنٛٹھۍ تہٕ اَسہِ حظ ٲسۍ ژوٗنٛٹھۍ تھوڑا تِم ٲسۍ اَسہِ کٕنٕنۍ اَسہِ بوزیو تُہۍ چھُو فرٛوٹ ڈیٖلَر کیٛاہ تھام تہٕ اَسہِ اوس وۄنۍ یِمَے کٕنٕنۍ اَسہِ حظ چھِ تِم وٲلِتھ وۄنۍ یِتھ پٲنٛٹھۍ تُہۍ ہٮ۪وان ٲسِو اَسہِ چھِ وٲری یا پیٹہِ وٲری یِتھ پٲنٛٹھۍ تُہۍ ہیٚیِو اَسہِ گَوٚژھ صرِف برابٔردی یِنۍ پوںٛسَن لَگ بَگ کیٛاہ حظ چھِ ریٹ آز چَلان ٹھیٖک حظ چھُ أسۍ حظ وٕچھو وۄنۍ کیٛاہ کَرو گَرِ مشوَرٕ اَتی ہُرِ نہ حظ کیٚنٛہہ اَتھ ہیٚکہِ نہٕ حظ بیٚیہِ علاوٕ کینٛہہ گٔژھِتھ کَم حظ چھُ باسان مال حظ چھُ سُہ زبردَس سُہ حظ چھِ یورٕ بٮ۪سٹ علاقَس منٛز مال ساروی کھۄتہٕ اَصٕل مال أسۍ حظ چھِ أسۍ حظ چھِ مین پُلواما پٮ۪ٹھ أسۍ حظ چھِ ییٚتھی

ٹھیٖک حظ چھُ ییٚتھۍ نَمبرَس چھُو حظ ییٚتھۍ نَمبرَس چھُو حظ وَٹٕسَپ چَلان چلو حظ ٹھیٖک حظ چھُ أسۍ وٕچھو کیٛاہ کَرو تُہۍ دِ حظ ییٖزیو نَظر بہٕ وَنو لوکیشَن کَرو بہٕ سٮ۪نٛڈ چلو السلام علَے